ییٚتہِ چھ واریاہ سکیٖم گاندَربَل ڈسٹرکَس مَنٛز یِتھ پٲٹھۍ أسۍ نِمو آنٛگَن واڈی سیٚنٹَر چھُ یا نِمو أسۍ أتی گورمنٹ سُکوٗلٕز چھِ بَناوان یہِ چھ اکھ سِکیٖمے اکھ شُرۍ چھِ ہیٚکان فری ایٚجُکیشن حٲصل کٔرٕتھ واریاہ شُرۍ چھِ ییٚتہِ غریٖب یِمَن نہٕ پرایویٹ سکولٕچ حیثیَت چھِ آسان کِہیٖنۍ تِم کَران پے یِم کیاہ اتھ وَنان تِم دِن فیٖس تِمَن چھُیی نہٕ آسان یِم چیٖز مَگَر یُس یہِ گورمنٹ سُکوٗل چھِ اَتہِ چھِ أسۍ پَنٕنۍ شُرۍ فری یَس مَنٛز پَرناوان امکۍ ماسٹَر چھِ اَصل پی ایچ ڈی چھُ ماسٹَرَو کوٚرمُت یا ماسٹٲرٕس چھِ یِم اَتہٕ پَرناوان چھِ آنٛگَن واڈی سیٚنٹرَس یَتھ تہۍ وٕچھِو تہۍ دال چھِ دِوان یا کھیٖر چھِ دِوان واریاہ چیٖز چھِ اَتھ اَتہِ دِوان تِم تَتھ کیاہ وَنان دالہٕ چھِ اَتہِ دِوان یِم یِم ہیٚلدی فُڈٕس چھِ یَتھ أسۍ کٲشِر پٲٹھۍ چھِ وَنان کہِ اَتھ چھےٚ نہٕ مِلاوَٹ آسان کِہیٖنۍ یِم چھِ اَسہِ ییٚتہِ گورمنٹ پرووایِڈ کَران ییٚتہِ چھُ کیاہ اتھ وَنان یِم سوشَل ویٚلفیر سکیٖمہٕ چھِ ییٚتہِ سوشَل ویٚلفیر سکیٖمزَن مَنٛز چھِ یِوان کیاہ اتھ وَنان یِم یِم اَسہِ پرووایِڈ چھِ کَران سکولَرشِپ چھِ دِوان یُہُنٛد مول موج غریٖب چھُ آسان یِمَن بَچَن نہٕ پَلَو چھِ آسان کِہیٖنۍ کِتاب چھےٚ آسان کِہیٖنۍ سوشَل ویٚلفیر ذٔریعہِ کیا چھِ ہیٚکان تِم کٔرِتھ تِمَن چھِ ہیٚکان سُکولَرشِپ دِتھ یِمَن لۄکٹٮ۪ن شُرٮ۪ن چھِ شے ساس رۄپیہِ تہِ سُکولَرشِپ دِوان تہٕ کیاہ اَتھ وَنان یَتھ فُل مٲلِک چھُ آسان شُرُے تِم تِمَن چھِ یِوان اَکونٹَس مَنٛز پونسہٕ تراونہٕ بییٚہِ کیاہ چھِ اَتھ وَنان کہِ یِم ہَسا سُکوٗل چھِ اَتہِ چھِ یِمَن دِوان کیاہ اَتھ وَنان فری بُکٕس چھِکھ دِوان یا وَردی اَگَر وٕچھو وَردی چھِ یِمَن یِوان دِنہٕ کیاہ اَتھ وَنان ٹاے لٔڑکَس چھِ یِوان ٹاے دِنہٕ پیٚنٹ یِوان دِنہٕ شٲٹ یِوان دِنہٕ اِتھے پٲٹھۍ کورِ یِوان سِکٲٹ دِنہٕ یہِ چھُ یِمَن سوروے اَتہِ مُفُت آسان کیاہ اَتھ وَنان یہِ بییٚہِ کیاہ چھُ یَتھ گاندَربَلَس ڈِسٹرکَس مَنٛز چھِ کینٛہہ ہیٚلتھ کِیَر سیٚنٹَر تہِ چھِ ییٚتہِ سیٚلِف ہیٚلِپ گرُپ تہِ چھِ گورمنٹَن چھِ واریاہ چیٖز سانہِ سُہولیَت موٗجُب ییٚتہِ تھٲیمِتۍ تحصیٖل چھِن تھٲیمٕتۍ ییٚمہِ سۭتۍ اَسہِ سُہوٗلِیَت چھِ یِوان أسۍ چھِ گَژھان پنٮ۪ن نَزدیٖکھ نَزدیٖکھ ہیٚلِتھ سیٚنٹرَن پیٚٹھ تَتہِ چھِ أسۍ تِم یِم چیٖز پوٗرٕ کَران تہٕ بییٚہِ کیاہ چھِ وَنان آز یوٗتاہ اَسہِ پاے چھِ آز چھِ واریاہ زیادٕ یہِ سُہ بیٹی بَچاو بیٹی پَڈھاو یا سُہ لاڈلی بیٹی چھُ گاندَربَلَس مَنٛز چھُ یِتھے پٲٹھۍ اکھ چیٖز بیٹی بَچاو بیٹی پَڈھاو ییٚمہِ سۭتۍ کیاہ چھُ گَژھان کہِ أسۍ چھِ کَران کٲم أسۍ چھِ یہِ کیاہ اَتھ وَنان اَسہِ غریٖب کورٮ۪ن کیا چھِ تَران پونٛسہٕ چھِ تَران امہِ گورمنٹ کہِ ذریعہِ بییٚہِ کیاہ وَنو أسۍ کہِ یوٗتاہ تیٚوٗتاہ یِم چیٖز چھِ یِم چھِ سانہِ خٲطرٕ مُفیٖد آمٕتۍ تھاونہٕ یِم چھِ سانہِ گورمنٹُک مُفیٖد تھٲیمٕتۍ یِم چیٖز تہٕ اَسہِ کیاہ چھُ کَرُن اَسہِ کیاہ پَزِ کَرُن اَسہِ ہَسا پَزِ یِمَن چیٖزَن پانے رٲچھ کَرٕنۍ یِمَن چیٖزَن أسۍ چھِ کَران گورمنٹَس اپیٖل کہِ تۄہہِ تھٲیِو اَسہِ یِم چیٖز یہِ کوٚروُ تۄہہِ واریاہ سانہِ خٲطرٕ اَصل تہٕ بییٚہِ پَزِ اَسہِ کیا اَتھ وَنان پَنٕنۍ شُرۍ زیاد زیاد پَرناوُن تکیاز سون معاشرٕ پَکہِ برونٛہہ یِموٕے چیٖزَو سۭتۍ یِموے سکیٖمو سۭتۍ کۭژاہ کۭتیاہ چھِ یہِ گورمنٹ اَسہِ ہیٚلپ کَران أسۍ چھِ پَنٕنۍ شُرۍ ہیٚکان پَرنٲوِتھ پَنٕنۍ پَنُن گُزار ہیٚکان پَکنٲوِتھ یِمنٕے چیٖزو سۭتۍ یا تہۍ ہیٚکِو وٕچھِتھ آرفَنز اِن نیٖڈ چھُ آسان یِمَن یتیٖم شُرٮ۪ن خٲطرٕ چھِ یِوان یتیٖم ٹرسٹ بَناونہٕ ییٚمہِ سۭتۍ کیاہ چھُ گَژھان واریاہ یتیم شُرۍ یِم چھِ یِوان تِم چھِ یِوان پالنہٕ تَتہِ تِہِنٛز اٮ۪جُکیشن چھِ یِوان